میون فیورِٹ سانٛگ چھُ چھوڑ دیا وہ راستہ جِس راستے سے تُم تھے گُزرے یہِ چھِ مےٚ فیورِٹ سانٛگ کیٛازِکہِ یہِ چھِ اَرجیٖت سِنٛگھَن گیوٚمُت سُہ چھُ مےٚ فیورِٹ سِنٛگھَر مےٚ چھِ واریاہ زیادٕ خۄش گژھان یہِ بہٕ ییٚلہِ کٲم چھَس آسان کَران ڈُوان چھَس آسان وارِ منٛز کٲم آسان کَران مےٚ چھِ امہِ سانٛگہٕ سۭتۍ واریاہ وایبہٕ یِوان اَصلہِ اَصلہِ بہٕ چھَس یہِ سانٛگ بوزان مےٚ چھِ واریاہ زیادٕ پَسنٛد بہٕ چھَس مےٚ چھِ پنٛنٮ۪ن فرٛٮ۪نٛڈزَن تہِ یِم سا یہِ سانٛگ سٮ۪نٛڈ کوٚرمُت بہٕ چھَس آسان بوزان اَتھ منٛز چھِ واریاہ واریاہ اَصلہِ اَصلہِ تِم کَتھٕ تہِ مےٚ چھِ سورُے تَفریٖک ژَلان امہِ سۭتۍ پاسٹُک کینٛہہ چھُ آسان سُہ تہِ چھِ ژَلان